اکھ چیٖز آو نہٕ مےٚ پنٕنِس فرجس منٛز مطلب پسنٛد کینٛہہ تِکیازِ اتھ چھُ پیٹھ کنۍ چھُ اتھ فریزر تتھ چھُنہٕ اتھ ایل ای ڈی بلٕپ چھُنہٕ تَتھ لٲگِتھ کینٛہہ تِکیازِ اگر أسۍ رٲتھ کیُتھ وۄنۍ کیٛازِ ضوٚرتھ وۄنۍ چھُ اَسہِ فرجس نِش گژھُن اَسہِ چھِ لایٹ تُلنٕۍ یتھس کینٛہہ اتھ چھُ اسہِ فریٖزر کھُلاوُن تَتہِ چھُ وٕچھُن اَتھ منٛز کتؠن چھُ کُس چیٖز ایل ای ڈی وَلف چھُنہٕ اَتھ تھوٚمُت تٔمِس مطلب چھُنہٕ اَتھ گژھ گژھِ آسُن ایل ای ڈی وَلو گژھِ اَتھ آسُن سٲنِس فرجَس تِکیازِ یُس چیٖز وَن ژھانڈُن سُہ ہیٚکہو أسۍ آرام سان لٔبِتھ اَتھ نسا چھُ ہیر یِہوے خٲمی آیہِ مےٚ اَتھ منٛز مطلب لَبنہٕ بیٚیہِ ہسا چھُ یہِ پاور نِوان اَسہِ واریاہ زیادٕ تِکیٛازِ توٗتاہ پاور سپلاے چھنہٕ ییٚتہِ گامن منٛز آسان کینٛہہ یہِ چھُ پاور واریاہ زیادٕ نِوان تہٕ بیٚیہِ بَس یژٕے خٲمی آیہِ مےٚ پنٕنِس فرجس منٛز نظرِ